بہٕ ہَسا چھَس حِصہٕ اکھ درمیٲنی نَسلٕچ بہٕ ہَسا چھَس یَژھان مَنیج سَمبالٕنۍ مَطلَب کہِ تَوازُن حٲصل کَرُن دۄن جَنریشنَن زِ مَطلَب کہِ زِچھِ جَنریشنہِ تہٕ کٲنٛسہِ جَنریشَن یۄس ہَسا سٲنٛۍ زِٹھ جَنریشَن چھِ یہِ ہَسا چھِ یَژھان یُس ہَسا سون ڈِسٹرک بارہمولہ چھُ یہِ ہَسا چھِ یَژھان زِ اَتھ مَنٛز گَژھِ نہٕ کٲنٛسہِ سَختی وَختی یِنۍ تکیاز اگر ہَسا أسۍ وٕچھو برونٛہہ کالہِ ہَسا یۄس سٲنٛۍ مَطلَب کہِ پرٲنۍ جَنریشَن چھِ ٲس مٕژ سٲنٛۍ پَردادٕ سٲنٛۍ پَرداد نَسل یۄس ہَسا چھِ ٲس مٕژ تِمو ہَسا چھِ واریاہ مَطلَب کہِ سَختی تُج مٕژ مَطلَب بہٕ ہَسا چھَس وٕنکیٚنَس دَرمِیٲنی نَسلٕچ بہٕ تہٕ ہَسا چھَس یَژھان مَطلَب کہِ سۄ سَختی گَژھِ نہٕ سانٮ۪ن سانٮ۪ن پَتہٕ یۄس ہَسا سٲنٛۍ لۄکٕٹ ہِش نسل آسہِ تتھ پیٹھ نَسا گَژھِ نہٕ یہِ سَختی روزٕنۍ کِہیٖنۍ بہٕ ہَسا چھَس یَژھان اَگَر ہَسا وٕنکیٚنَس ڈِسٹرک بارہمولاہَس مَنٛز کانٛہہ چھُ پَران گۄڈٕ ہَسا چھَس بہٕ یَژھان کہِ سٲری گَژھَن ڈِسٹرک بارہمولاہَس مَنٛز پَرٕنۍ پَتہٕ ہَسا چھُ یہِ خۄدا گۄڈنیٚتھ چھُ اِنسانَس پَنٕنۍ محنت آسان دٔیِم ہَسا چھِ پَتہٕ خۄداے سٕنٛز مَطلَب کہِ دِیُن آسان چھِ نہ حظ وَنان کہِ اِنسان سٕنٛز محنت چھِ آسان نَمنَمَتھ پرسنٹ پَتہٕ گَژھِ آسُن اکھ پرسنٹ قٕسمت اکھ پرسنٹ چھُ آسان قٕسمت بہٕ ہَسا چھَس یَژھان مَطلَب کہِ یُس ہَسا سون لۄکٕٹ ہِش نَسل چھِ یِنہٕ واجیٚنۍ نَسل چھِ تتھ تِمَن مَطلَب کہِ یِژھ سَختی اَسہِ تُج تِم نَسا یِژھ سَختی میانۍ مٲلۍ ماجہِ تُلۍ اولڈ جَن مَطلَب کہِ پرانہِ پرانہِ نَسلہِ یُس سَختی تُج تِژھ نَسا گَژھِ نہٕ آسٕنۍ کینٛہہ گۄڈنیٚتھ اگر ہَسا أسۍ وٕچھو یُس ہَسا سون ڈسٹرک بارہمولہ چھُ یَتھ مَنٛز ہَسا ٲسۍ اَسہِ آبٕچ قٕلَت آسان مَطلَب کہِ وٕنہِ تہِ ہَسا چھِ بہٕ چھَس دَرمیٲنی نَسلٕچ وٕنہِ تہِ ہَسا چھِ ییٚتہِ آبٕچ قٕلَت بہٕ ہَسا چھَس وَنان مَطلَب کہِ یِژھ سٲنٛۍ یِنہٕ واجیٚن نَسل آسہِ سٲنٛۍ لۄکٕٹ ہِش نَسل آسہِ تتھ نَسا تِمَن نَسا گَژھِ نہٕ سَختی آسٕنۍ کُنہِ قٕسمِچ آبٕچ نہٕ سَختی وَتہِ ہٕنٛز نہٕ سَختی یِم ہَسا چھِ اکھ زٕ مَطلَب کہِ یِم ہَسا چھِ اکھ زٕ زٕ مُختلِف یِم مُختلِف دُنیا ہَسا چھِ یِم یُس یُس ہَسا یہِ یِم ہَسا چھِ زٕ مُختلِف دُنیا یِم ہَسا اَسہِ وَنان چھِ مَطلَب کہِ پَنٕنۍ پَننہِ ایکسپیٖریَنس حِساب کٔرِو سہَ ہینڈل دۄشوَے جَنریشنہٕ تہٕ یِمَن مَنٛز یِمَن مَنٛز نَسا تھٲیو نہٕ کٕہٕنۍ ڈِفرَنس مَطلَب کہِ سون یہِ ہَسا چھِ اگر ہَسا أسۍ وٕچھو سون دُنیا چھُ اَسہِ نَسا چھُنہٕ یتھ اَسہِ ہَسا چھِ پانَس پانہٕ ایکسپیٖریَنس کَران اَسہِ ہَسا چھِ پانہٕ تَجرُب کران اَسہِ ہَسا چھ پانہٕ یہِ ہینٛڈل کَرُن مَطلَب یِم دۄنوے جَنریشن سٲنۍ یِنہٕ واجیٚن جَنریشَن تہِ سٲنۍ دَرمیٲنی جَنریشَن تہِ تہٕ سٲنۍ مَطلَب کہِ سٲنۍ مَطلَب یِم سون مول موج یۄس تِہُنٛد یہِ وَ چھِ أسۍ تِہٕنٛد شُرۍ پَگاہ آسَن سٲنۍ شُرۍ مَطلَب کہِ أسۍ ہَسا چھِ وٕچھان أسۍ کَرو پانہٕ تَجرُب اَسہِ تَگہِ پانہٕ تِم اَتھَس مَنٛز رَٹٕنۍ مَطلَب کہِ سۄ جَنریشَن اگر ہَسا أسۍ وٕنہِ چھِ ونکیٚنَس وٕچھو وٕنکیٚنَس نَسا چھَنہٕ سۄ کتھ کینٛہہ برونٛہہ اوس آسان پیٚوان بِڈبَبَس گَژھُن مَطلَب یہِ اوسُس پیٚوان بَڑیٚن بَڑیٚن دَفتَرَن پھیرُن تَتہِ نَسا اوس نہٕ پَتہٕ تِہٕنٛز کتھ تہِ کٕہٕنۍ مانان وٕنکیٚنَس ہَسا چھَس بہٕ یَژھان مَطلَب کہِ سٲری گَژھَن پَڑا لِکھا آسٕنۍ اگر صُبحن مَطلَب کہِ میون مول چھُ وٕنکیٚنَس پروُن اگر أمِس وٕنکیٚنَس مَطلَب یہِ ہَسا چھُ پَتہٕ اِنسان چھُ دَپان یوٗتاہ یوٗتاہ اِنسان برونٛہہ کُن چھُ یِوان تیوٗتاہ چھُ زَمان ہَسا چھُ کَران تیٖژاہ تَرقی محنت چھِ کَران زَمان تیو تیٖژاہ سَختی نَسا چھَنہٕ روزان کینٛہہ مَطلَب کہِ اگر أسۍ وٕچھو یِتھ میٲنۍ نانہِ بٕڈبَب ٲسۍ تِم ٲسۍ پرانہِ زَمانٕکۍ پرٲنۍ نسل تِمَن ٲس بِچارٮ۪ن سَختی یِوان ییٚلہِ نہٕ بِچارٮ۪ن نہَ پوٚرمُت اوسُکھ نہَ کینٛہہ سَختی یی ہیٚکھٕے تِمَن ٲسۍ دُنیِہٕچ تِتھ پٲٹھۍ آسان پاے بہٕ ہَسا چھَس وٕنکیٚنَس اگرے سون مول موج وٕچھو مَطلَب تٔمۍ کِتھ پٲٹھۍ کٔر أسۍ ہینٛڈل مَطلَب کہِ أسۍ شُرۍ تٔمۍ کِتھ پٲٹھۍ ؤنۍ اَسہِ ہُتھ جَنریشنہِ کۄس فَرَق ٲسۍ اَسہِ جَنریشنہِ کۄس فَرَق پے سانہِ یِنہٕ واجنہِ جَنریشنہِ کۄس فَرَق ٲس